زٕ ٲٹھ زٕ ساس کُنہٕ وُہ پانٛژھ نَو زٕ ساس ترٛوٚوُہ شےٚ سَتھ زٕ ساس تہٕ اَرداہ ٲٹھ نَو زٕ ساس اَکہٕ وُہ پانٛژھ ٲٹھ زٕ ساس زٕتووُہ